آ سکوٗلَس مَنٛز أسۍ أسۍ ہوسٹَلَس منٛز روزان تَتہِ یِم کورِ آسہٕ اَسہِ پَران ییٚلہِ تِمَن یہِ اوس آسان پٔرٕ ڈے اوس آسان جَنم دِنۍ ٲسۍ اوس آسان تَمہِ دۄہ ٲسۍ تِہِندۍ خٲطرٕ وَنان کینٛہہ وٲڈٕس تہٕ یہِ پویٹری تہِ لیکھان تِمَن گِفٹہٕ کَران بیٚمہِ ییٚمہِ دۄہ تہِ کینٛہہ فَنٛگشَن اوس آسان ٹیٖچرَن خٲطرٕ تہِ ٲسۍ أسۍ تَتؠن تِمَن خٲطرٕ وَنان بیٚیہِ یِم اَسہِ لاسٹَس پَتہٕ تَتہِ نیران اوس پھِیر ویل اوس تَمہِ دۄہ تہِ یہِ چھِ اَسہِ ٹیٖچرَن خٲطرٕ اَکھ پویٹری یۄس پَتہٕ سانیو ٹیٖچرو پرٛنٛٹ تہِ کٔر تہٕ تھوکھ اَکھ یادگار بَن ییٚمہِ چیٖز خٲطرٕ سکوٗلَس منٛز